اہن حظ آ کِچنَس منٛز چھِ واریاہ یوٗٹٮ۪نسَلٕز واریاہ بانہٕ یوٗز گژھان أڑۍ بانہٕ چھِ سِنِس یوٗز گژھان أڑۍ بانہٕ چھِ گژھان بَتَس اور گِلاس چھِ یوٗز گژھان چَمَچ چھِ یوٗز گژھان پٔتلہٕ چھِ یوٗز گژھان حظ کَڑٲے چھِ یوٗز گژھان حظ گیس چوٗلہٕ چھِ یوٗز گژھان حظ فار اٮ۪گزامپٕل اَسہِ چھِ رَیِس کُکَر حظ سُہ چھُ بَتَس یوٗز گژھان گیس چھِ یوٗز گژھان حظ کہ گیس چھِ یوٗز گژھان کیازِ کہ کُنہِ ساتہٕ چھِ چاے بَناوٕنۍ آسان حظ بَتہٕ بَناوُن سُہ تَتھ یوٗز گژھان حظ اور کَڑٲے یُس چھِ گژھان سُہ چھِ ٹھوٗلَس تہِ یوٗز گژھان اور سُہ چھِ ماز تَلنَس تہِ یوٗز گژھان سِیُٚن رَننَس تہِ یوٗز گژھان اور یُس یہِ ٹٮ۪کٕر چھِ آسان یُس یہِ بوٚڈ بان پٔتلہٕ بانہٕ چھِ آسان یہِ چھِ بَتَس تہِ یوٗز گژھان یہِ چھُ دۄدَس تہِ یوٗز گژھان اور واریاہ چیٖز گِلاس چھِ گِلاس چھِ ترٛیش چٮ۪نَس یوٗز گژھان حظ اور چَمَچ یُس لۄکُٹ قٕسٕم چَمَچ حظ سُہ حظ چھِ گژھان سِنِس یوٗز اور کَپ چھِ آسان تِم چھِ یوٗز گژھان چایہِ حظ اور بیٚیہِ چھِ واریاہ حظ بٔڈۍ چَمَچ تہِ تِم چھِ سیُٚن ترٛاونَس یوٗز گژھان حظ بَتہٕ ترٛاونَس یوٗز گژھان حظ پَلیٹ چھِ آسان یَتھ منٛز بَتہٕ حظ کھٮ۪وان چھِ یَتھ منٛز سیُٚن چھِ کھٮ۪وان حظ ٹوٗرۍ حظ چھِ آسان یَتھ منٛز أسۍ پٔژھِس نِوان برونٛٹھ کُن حظ تَتھ منٛز سیُٚن حظ الگ الگ ڈِشِز نِوان چھِ تہٕ ییٖتۍ حظ واریاہ اَمہِ کھۄتہٕ علاوٕ حظ چھِ گژھان اَسہِ یوٗز کِچنَس منٛز